اَسَلام وعلیکُم مےٚ حظ اوس یہِ وَنُن زِ یُس مےٚ یہِ پرٛوڈَکٹ اوس آرڈَر کَرنومُت دوٚیِم پرٛوڈَکٹ اَمیُک یہِ نہٕ حظ درٛاو نہٕ اَصٕل کِہیٖنۍ تہٕ مطلب اَمِکۍ یِم ییٚلہِ مےٚ یوٗز کوٚر یہِ أمۍ ہٲے نہٕ پَنٕنۍ تِم اَصٕل کالٕٹیٖز میٛانہِ سِکِن پٮ۪ٹھ درٛاے لۄکٕٹۍ لۄکٕٹۍ داگ خبر کیٛاہ ییٚمہِ وجہ سۭتۍ میٛٲنۍ سِکِن گٔے خراب اَمِچ کالٹی ٲس نہٕ اَصٕل کِہیٖنۍ پرٛایِز اوس اَتھ اَصٕل مگر یُتھُے مےٚ یہِ پرٛوڈَکٹ کوٚر آرڈَر أمۍ ہوو نہٕ پَنُن اَصٕل کِہیٖنۍ بہٕ چھَس وۄنۍ کَران یِہوٚے أپیٖل کہِ یِم پرٛوڈَکٹ مہٕ کٔرِو تُہۍ

سٮ۪ل کِہیٖنۍ کیٛازِکہِ اَمہِ سۭتۍ کٕنِو مہٕ تُہۍ یِم پرٛوڈَکٹ کِہیٖنۍ اَمہِ سۭتۍ ہٮ۪کہِ باقیَن تہٕ واریاہ نُقصان واتنٲیِتھ مےٚ میون یہِ اٮ۪کٕسپیٖریَنٕس اَمہِ پرٛوڈَکٹُک روٗد واریاہ زیادٕ خراب کیٛازکہِ أمۍ یہِ اوس نہٕ اَصٕل یہِ پرٛوڈَکٹ کِہیٖنۍ تہٕ